اَٹھوٚوُہ سَتمبَر کُنہٕ وُہ شَتھ شُوَنزاہ ژور سَتمبر کُنہٕ وُہ شَتھ ژُسَتَتھ شَتوُہ ڈٮ۪سَمبر کُنہٕ وُہ شَتھ شُسَتَتھ ژوٚوُہ اپریل کُنہٕ وُہ شَتھ شیٖت ژۄداہ فیٚبَرؤری کُنہٕ وُہ شَتھ ترٛیٚیہِ شیٖتھ